اَلسلامُ علیکُم مےٚ حظ چھُ عاصمہ ناو أسۍ چھِ ییٚتہِ سرینگرٕ پٮ۪ٹھ أکِس ایریا ہَس کُن روزان یپٲرۍ کِنۍ چھُ اسہِ واریاہ زیادٕ دانہِ زٔمیٖن یِوان لَبنہٕ سُہ چھُ مطلب أسۍ چھِ پانہٕ تہِ اَتھ سۭتۍ کٲم کَران پانہٕ تہِ واریاہ زیادٕ محنت کَران تیٚلے چھُ ہیٚکان یہِ زٔمیٖن کیٚنٛہہ دِتھ ییٚلہِ أسۍ پانہٕ محنت کَرو محنت مَشقت سان چھِ أسۍ اَتھ پٮ۪ٹھ کٲم کَران اَدٕ چھُ یہِ زٔمیٖن اسہِ اورٕ دِوان کیٚنٛہہ سٮ۪ٹھاہ محنت چھِ پیٚوان کَرٕنۍ جیسے کہِ اَتھ منٛز چھِ أسۍ أسۍ چھِ کھادِ ہُنٛد اِستعمال تہِ کَران کھاد تہِ چھِس دِوان یوٗریہ چھِس دِوان پۄٹاش چھِس دِوان پَتہٕ چھُ پَتہٕ ییٚلہِ یہِ اصٕل پٲٹھۍ یہِ کھَسان چھُ بیٚیہِ چھُس آبٕچۍ تہِ آسان واریاہ زیادٕ ضروٗرت مَہ تہٕ پرٛژھۍ تو یہِ آب دِوان دِوان کیٛاہ چھُ اسہِ گژھان پٮ۪ٹھ چھَنہٕ حظ آبٕچۍ قلت تہِ کٲفی وۄنۍ چھِ اسہِ امہِ خٲطرٕ کیٖرۍ ویٖرۍ تھٲمِتۍ اَپٲرۍ کِنۍ تہٕ یِم ٲں امہِ کِیٖر منٛز چھِ یِم أسۍ پَتہٕ یہِ آب کھالان یہِ چھِ أسۍ اَتھ دِوان اَتھ گَژھہِ آسُن آبہٕ ہان حظ سٮ۪ٹھہٕے اَدٕ چھُ ہیٚکان یہِ اسہِ اورٕ کیٚنٛہہ دِتھ تہٕ چوٗنٛکہِ پَتہٕ یہِ آب واب چھُ اَتھ منٛز گژھہِ روزُن آب واریاہَس کالَس تاکہِ یہِ روزِ یہِ گژھہِ یِہوے پَپہِ ہیٛو یہِ دانہِ تَمہِ پَتہٕ چھِ أسۍ یہِ دانہِ کیٛاہ کَران أسۍ چھِ اَمہِ پَتہٕ کٲم کَران اَتھ حظ اَتھ ٲں سیٚپٹمبَر کِس ریٚتَس منٛز چھِ أسۍ یہِ آ دانہِ پَتہٕ لونان اتھ گژھہِ آبہٕ ہان تہِ سٮ۪ٹھہٕے آسٕنۍ گژھیٚس واریاہَن آسٕنۍ تَمہِ خٲطرٕ چھِ اسہِ سٮ۪ٹھاہ تھٲیمِتۍ یِم کیٖرۍ ویٖرۍ ییٚتہِ کھٔنِتھ تِم کیٖرۍ تہِ تِم چھِ اسہِ دِوان واریاہ آب اور سٮ۪ٹھاہ اَتھ حظ چھِ مزوٗرۍ تہِ کٲفی لَگان پانٔے یوت تہِ ہیٚکو نہٕ سورُے کٔرِتھ کیٚنٛہہ مُزوٗر تہِ چھِس واریاہ لَگان رۄپیہِ تہِ چھیٚس لَگان رۄپیو وَرٲے کیٛاہ کَریٚن تِم مُزوٗر چھُ پَنُن تہِ خرٕچ کَرُن تِمَن تہِ چھُ دیٛن تِمَن تہِ چھُ أتھۍ پٮ۪ٹھٕے پَکان تہٕ ییٖژا ہان چھِ أسۍ کَران یتھ آ پَتہٕ چھُ اسہِ یہِ واریاہ اورٕ تہِ دِوان شکر شکر شکر تَتھ ذاتَس کُن سٮ۪ٹھاہ چھِ أسۍ اورٕ تہِ رَٹان مگر یورٕ چھِ کٲفی زیادٕ محنت پَتہٕ چھِ أسۍ یہِ ایٚکٕسپورٹ تہِ کَران نیٚبَر یَتھ حظ وَنان چھِ سوزان اورٕ یورٕ چھِ سوزان نیٚبَر تہِ چھِ سوزان تیٖژا ہان چھِ أسۍ کَران اور تۄہہِ چھو ٲں کٕنان تہِ چھِ ہیٚوان کٕنان تہِ چھِ یہِ اورٕ نیٚبَر تہِ چھِ سوزان واریاہ دانہِ چھُ اسہِ خۄداے سٕنٛدۍ کَرمہٕ سۭتۍ چھُ اسہِ سٮ۪ٹھاہ دانہِ وانہِ نیران پانَس تہِ چھُ اسہِ یِہوے آ شکر شکر خۄدایَس کُن نیٚبرٕ زانوٕے نہٕ أسۍ توٚملہٕ پھوٚل تہِ اَنُن نَہ یی وَیی آسہِ سُہ توٚملہٕ پھوٚل أسۍ ہیٚکو نہٕ سُہ کھیٚتھ تہِ تَتھ سۭتۍ چھُنہٕ اسہِ حِسابٕے یِوان اَگَرٔے کیٚنٛہہ تۄہہِ وَنہو بہٕ اَکھ دٔلیٖلہ اَتھ منٛز کہِ اَکہِ لَٹہِ کھیٚیو اسہِ یہِ نیبرٕ اَنیٛو تَمہِ دۄہ حظ ٲس تِمَن دۄہَن اوس تھوڑا کَمٕے پَہمَتھ اسہِ پَنُن دانہِ درٛامُت تہٕ پَتہٕ کَرے اسہِ کٲم تہٕ اسہِ اَنیٛو پَتہٕ نیٚبرٕ پٮ۪ٹھ یہِ دانہِ مگر مَہ تہٕ حظ پِرٛژھۍ تو کِہیٖنۍ نہٕ اسہِ کیٛاہ گوٚو أسۍ حظ گٔے سٲری بٲژ تَمہِ دۄہ بیٚمار پَتہٕ پیٛو کوٚر اسہِ توٚر اسہِ پانٔے فِکرِ کہِ نَہ سا اسہِ چھُنہٕ نیٚبرِم یہِ وَیان کیٚنٛہہ تہٕ اس لیے چھِ أسۍ یہِ پَنُن دانہِ چھِ أسۍ پانَس تہِ کھیٚوان شکر شکر خۄدایَس کُن شکر خۄدایَس کُن أسۍ چھِ کھیٚوان پانٔے یہِ اور مےٚ چھُ خانٛدار حظ سُہ زانہِ نہٕ یہِ نیٚبرِم توٚمُل چھُنہٕ بلکل آمتُے او سُہ چھُنہٕ سُہ چھُنہٕ تیٚلہِ سۄ چھَنہٕ کَتھٔے سُہ کھیٚیہِ یا وُچھہِ تَتھ کُن اسہِ حظ چھُنہٕ اِجازتٕھے گھرَس منٛز یہِ اَنُن اَکہِ لَٹہِ گٔیٚیے یہِ غلطی تہٕ تَمہِ دۄہ پیٚے سٲری بٲژ بیٚمار أسۍ چھِ گھرسٕے منٛز پانٔے یہِ اَتھ پٮ۪ٹھ پانٔے محنت تہِ کَران پانَس تہِ کھیٚوان شکر تہٕ لوٗکَن تہِ کھیٛاوناوان باقٕیَن تہِ دِوان شکر خۄدایَس کُن